وعلیکُم سلام شُکُر حظ اَللّہ تعالہَس کُن تُہۍ چھِو حظ ٹھیٖک اَلحَمدُالِلّہ اَلحَمدُاللّہ تُہۍ چھِو حظ ٹھیٖک سٲری حظ آ شُکُر سٲری حظ ٹھیٖک شُرۍ وُرۍ ٹھیٖک بِہتھٕے ٲسۍ آہَن حظ آہَن حظ

کَتھ حظ چھِ فَلحال حظ چھِ تہٕ لٔڑکی یُس چھِنہٕ حظ تٔمِس چھِ ایٚکزام حظ چَلان تٔمِس حظ چھِ بچی چَلان ایٚکرام تہٕ امہِ موٗجوٗب مہٕ حظ جَلدی کٔرِتھ ایٚکزام تہِ چھُ ضروٗری پَرُن تہِ چھُ ضروٗری تہٕ اچھا بیٚیہِ چھُ امہِ برٛونٛہہ اسہِ ووٚنمُت تۅہہِ کہِ تِم چھِنہٕ پَرنٕے یہِ چھُ اسہِ ضروٗری تھاوُن برٛونٛہہ کُن کَنٹِنِیوٗ پانَس چھِ تَوے تہٕ آہَن حظ

یِمن کَر حظ چھُ گَژھُن کَر چھُکھ گَژھُن

سُہ حظ چھُ پوٚز بہٕ حظ چھُ وَنان بَچی ہُنٛد ایٚکزام مۅکلان حظ أکہِ حظ ایٚکزام مۅکلہِ اَکہِ اَنٛد بیٚیٚہِ اَنٛد کَرو کرو أسۍ ایٚنٛگیٚجمیٚنٛٹہٕ تُہۍ سَمجٲیِو تِمن کیٛازکہِ ایٚکزام چھُ ضروٗری تٔمۍ سُنٛد حظ تٔمۍ چھِ محنَت تہِ کٔرمٕژ واریاہ وۅنۍ ما اگر أسۍ تٔمِس یہِ کَرو سۄ گَژھِ ڈِسٹٕرٕب میٚنٛٹٕلی بیٚیہِ ایٚکزامَس پٮ۪ٹھٕے کیٚنٛہہ نہ حظ بیٚیہِ چھُ مایِنٛڈ پَتہٕ ڈِسٹٕرٕب روزان مطلَب اگر حظ بہٕ یہِ سِٹیٚپ تُلہٕ وُنکیٚنَس تٔمِس روزِ حظ مایِنٛڈ ڈِسٹٕرٕب ییٖژ محنَت کٔر لاسٹَس کیٛاہ کَرِ اۭں تُہۍ ؤنِو تِمن نہ نہ یہِ چھَنہٕ حظ چھِنہٕ کَتھ کِہیٖنٛۍ تہِ تُہۍ ؤنِو تِمن سیٚودُے دوٚپُس ایٚکزام چھُ بچی تِم چھِنہٕ مانان کیٚنٛہہ ایٚکزام مۅکلہِ تہٕ تمہِ بعد آ تہٕ أمِس چھُ مۅکلان اسہِ لگ بَگ ایٚکزام شُراہ اَگَستہٕ چھُ مۅکلان أمِس ایٚکزام تہٕ تَمہِ پَتہٕ ہیٚکِو ہیٚکو أسۍ کٔرِتھ شُراہ اَگَستہٕ آ ہَے یہِ دوٚپمو وُچھ شُراہ اَگَستہٕ ووٚنو مےٚ تۅہہِ شُراہ اَگَستہٕ أمِس مۅکلان اِمتِحان تَمہِ پَتہٕ سُہ ہیٚکہِ نا ژور دۄہ صَبٕر کٔرِتھ تہٕ أمِس ہے نہ حظ تِژھ نہ حظ چھِ کَتھ کیٚنٛہہ تٔمِس چھِنہٕ حظ یِہُس ٹُوٮ۪لتھُک ایٚکزام بورٛڈ ایٚکزام تۅہہِ چھُو پانَس پےَ تہِ تٔمِس چھِ سِٹریٖم میڈِکَل تٔمِس چھَنہٕ حظ ٹَف گَژھِ تٔمِس گژھِ مایِنٛڈ ڈِسٹٕرٕب تَوَے ییٚتہِ یوٗت تَتہِ بیٚیہِ ژور دۄہ ییٚتہِ یوٗت تَتہِ بیٚیہِ تتہِ ژور

اۭں وَل حظ ٹھیٖک حظ ٹھیٖک حظ بہٕ وُچھنہٕ حظ اگر تٔمۍ سُنٛد ڈیٚٹ شیٖٹ بیٚیہِ کَرو بیٚیہِ کَرو گَرِ مَشوَر تہٕ بہٕ کَرہو تۅہہِ فون یورے

أسۍ کَرو کوٗشِش کیٚنٛہہ چھُنہٕ کیٚنٛہہ او کے او کے